ڈانٛسِنٛگ ہسا چھِ وارِیاہ اکھ زبردس اٮ۪کزرسایز پنٕنۍ سانہِ جِسمہٕ خٲطرٕ ییٚمہِ سۭتۍ ہسا وارِیاہ مدتھ چھِ مِلان سٲنِس جِسمس یِتھ کٔنۍ زن کہِ اَمہِ سۭتۍ چھُ سون خوٗن یُس چھُ آسان جِسمس منٛز سُہ ہسا چھُ دورٕ کَران تہٕ اَمہِ سۭتۍ چھِ بیٚیہِ یِم واٹھ پاٹھ چھِ آسان سِٹِپھنٮ۪س چھَنہٕ گَژھان کیٚنٛہہ اِنسان چھُنہٕ روزان یہِ لیوٚژ ہیوٗ چھُنہٕ اِنسان روزان کیٚنٛہہ ییٚمہٕ اٮ۪کزرسایز یہِ گٔے اٮ۪کزر ڈانسنٛگ تہِ ہسا چھِ فارم آف اٮ۪کزرسایزٕے اَمہِ سۭتۍ ہسا چھُ وارِیاہ مدتھ نیران اِنسانس اَمہِ سۭتۍ چھُ روزٲنی اٮ۪کٹِو بیٚیہِ چھُ خوٗن چھُ واتان جسمٕکِس ہر کُنہِ پاٹس تام اگر اللہ تعلیٰ بچٲیِن کُلاٹٕس وُلاٹٕس چھِ آسان تِم چھِ گژھان ییٚلہِ پمپ چھُ لگن خوٗن چھُ واتان پرٛٮ۪تھ کُنہِ جاے تہٕ یہِ خۄنٕچ پرٛابلِم چھَنہٕ گَژھان کیٚنٛہہ ڈانٛسِنٛگ ویٖڈیو شوٗٹ کرنہٕ خٲطرٕ ہسا چھِ اَسہِ وارِیاہ چیٖز آسن ضُروٗرتھ اَمہِ خٲطرٕ گَژھِ گۄڈٕ کیمرا فون آسُن یا فون آسُن یا کیمرا گَژھِ آسُن تہٕ کیمرہا گَژھِ اتھ گَژھِ سِٹینڈ آسُن ییٚمہِ سۭتۍ نَسا یہِ ڈلہِ وَلہِ کیٚنٛہہ نَہ تہٕ اگر اتھس منٛز چھُ آسن سُہ چھُنہٕ برابر ہٮ۪کن ہُکُن یِکُن پٔکِتھ بیٚیہِ چھُ اتھٕ ہِلان تَمہِ سۭتۍ نَسا چھُ ویٖڈیو شوٗٹ گَژھان اصٕل پٲٹھۍ کیٚنٛہہ اَمہِ خٲطرٕ ہَسا گَژھِ آسُن اَسہِ سِٹینڈ سُہ سِٹینڈ چھُ آسان ترٛٮ۪ن زنٛگن ہُنٛد تتھ چھِ آسان پٮ۪ٹھٕ کن جاے کیمراہس خٲطرٕ یا موبایلس خٲطرٕ ییٚمہِ سۭتۍ ہَسا موبایل چھُ ییٚتٮ۪ن ہسا موبایل چھُ گَژھان فِکٕس بیٚیہِ ہَسا چھُ اتھ اکھ نفر لگان یُس ہَسا یہِ کیمرا چھُ پکناوان اُکُن یِکُن یا سِٹاٹ چھُ کران سُہ نفر تہِ ہَسا گَژھِ مگر پرٛوفٮ۪شنل آسُن ییٚمِس ہَسا پَے آسہِ مےٚ کتھ اٮ۪نٛگلس پٮ۪ٹھ چھُ کیمرا نژناوُن کتھ اٮ۪نٛگلس پٮ۪ٹھ چھُنہٕ کیٚنٛہہ بیٚیہِ ہَسا گَژھِ اتھ لایٹِنٛگ وایٹِنٛگ آسٕنۍ اصٕل پٲٹھۍ باضٲبتہٕ پٲٹھۍ گَژھِ لایٹنٛگ آسٕنۍ بیٚیہِ گٔژھ فُلورنٛگ تہِ آسٕنۍ اصٕل اگر نَسا پورٕ فِنِش آسہِ کیٚنٛہہ مگر تویتہِ گَژھِ آسٕنۍ ٹھیٖک تِکیٛازِ اَمہِ سۭتۍ ہَسا چھُ ویٖڈیو گَژھن اصٕل پٲٹھۍ شوٗٹ اگر ونہِ اگر اَسہِ ٲسۍ ویٖڈیو بنوو پتہٕ چھِ پٮ۪وان یہِ سوشل میٖڈیاہس کھالُن سوشل میٖڈیا کھالنہٕ خٲطرٕ گَژھِ فیس بُک اٮ۪کاوُنٛٹ آسُن یا یوٗٹیوب اٮ۪کاوُنٛٹ گَژھِ اتھ آسُن یا گَژھِ اِنسانن آسُن پیج بنومُت اگر ہَسا اِنسان پنٛنِسٕے اٮ۪کاونٛٹس کھالہِ یِم پیج بناے تہٕ تَتھ ہَسا گَژھن أمِس یِم فرٮ۪نٛڈٕس آسٕنۍ اصٕل یِم وارِیاہ فرٮ۪نٛڈٕس گٔژھۍ آسٕنۍ یا ہسا گَژھِ پرٛٮ۪ویسی پبلِک تیٚلہِ تھاوُن تتھ اِنسان تَمہِ سۭتۍ ہَسا چھُ تتھ ریٖچ باسان وارِیاہ وارِیاہ ریٖچ گَژھان اَمہِ سۭتۍ چھُ اِنسان فٮ۪مس گَژھان بیٚیہِ اگر زیادٕ پہمتھ وِوٕز آیِس تٔمۍ سٕنٛدِ پتہٕ چھِ بار بیٚیِس تٔمۍ سٕنٛدِس وِڈیووس ترٛاوُن فیس بُک یا یوٗٹیوب ترٛاوُن اٮ۪ڈ تہِ تہٕ تَمہِ سۭتۍ ہَسا چھِ تٔمِس اصٕل اِنکم تہِ گَژھان جنریٹ یا ہَسا چھُ فیس بُکسٕے پٮ۪ٹھ تہٕ أمِس چھِ اِنکم گَژھان اصٕل جنریٹ بیٚیہِ چھُ ہٮ۪کن یہِ پوٗرٕ دُنیاہس پنٕنۍ سِکِل یُس أمِس چھُ یَتھ منٛز یہِ مٲہِر چھُ یِتھ کٔنۍ ڈانسِنٛگ چھِ یہِ ڈانسِنٛگ منٛز چھُ یہِ مٲہِر یہِ ہسا چھُ ہٮ۪کان پوٗرٕ دُنیاہس پنٕنۍ یِہوٚے سِکِل ہٲیِتھ اَمہِ ڈانسِنٛگ سۭتۍ ہَسا چھُ یہِ پوٗرٕ دُنیاہس پنٕنۍ سِکِلٕز ہاوان بیٚیہِ چھُ اَمہِ سۭتۍ أمِس کانفِڈَنٕس مِلان کانٛفِڈنٕس چھُس بوٗسٹ اَپ گَژھان بیٚیہِ تہِ ہَسا چھِ أمِس وارِیاہ فٲہدٕ مِلان اَمہِ سۭتۍ ہَسا چھُ یہِ پوٗ أمِس چھُ ریٖچ بَڑان اَمہِ سۭتۍ یِم زن سۭتۍ کہِ أمِس ہَسا چھُ کوریوگرٛافرٕکۍ تہِ یا باقٕے چیٖز یہِ ڈانٕس آسہِ کَران کُنہِ فلمہِ منٛز آسیا ڈانٕس کوٚریوگرٛاف کَرُن وَنُن تِمن ڈانٕس کِتھ کٔنۍ چھِ کَرٕنۍ یا ڈانسِنٛگ سُکوٗلن منٛز تہِ ہَسا چھِ أمِس جاب اَپرچُنِٹی مِلان أمِس ہَسا چھُ پوٗرٕ دُنیاہس منٛز یِوان پرٛٮ۪زناونہٕ پنٛنِس ایرِیاہس منٛز زیادٕ تر یِوان پنٛنِس ایرِیاہس منٛز پرٛٮ۪زناونہٕ بیٚیہِ ہَسا چھِ یہِ پانہٕ موٗز ہاوُن باقین یہِ کِتھ کٔنۍ چھُ یُنیٖک باقیو ڈانٛسرو نِش کِتھ کٔنۍ چھُ یہِ یُنیٖک یہِ ہسا چھُ پنٕنۍ موٗز یِمن ہاوان اَمہِ سۭتۍ ہَسا چھُ بیٚیہِ أمِس کانٛفِڈٮ۪نٕس مِلان یہِ چھُنہٕ تَمہِ آے یہِ چھُ پتہٕ کھوٚژان ووٚژان چھُنہٕ یہِ کرٛاوڈَس منٛز کیٚنٛہہ ییٚلہِ یِم سٕنٛز لُکھ ییٚلہِ یِم کیمراہس برٛونٛٹھ کَنہِ ییٚلہِ یِم کیمرا کوٚر فیس أمِس نَسا چھِ پتہٕ مُشکِلات گَژھان کیٚنٛہہ کہِ یہِ ہٮ۪کہِ کُنہِ تہِ مجمس منٛز لَچھَن ہِنٛدِس مجمس منٛز ہَسا ہیٚکہِ یہِ آرام سان ڈانٕس کٔرِتھ